ہیٚلو اسلامُ علیکُم ٲں اصٕل پٲٹھۍ تۄہہِ اوسوٕ یہِ فون کوٛرمُت ٲدۍ تۄہہِ اوسوٕ کیٛاہتام مکانَس خٲطرٕ ضروٗرت ڈِزایِن آ یہِ زمیٖن کَتہِ نَس چھِوٕ تۄہہِ آ ٲں اچھا ٹھیٖک تۄہہِ کو یہِ زمیٖن زمیٖن کوتاہ چھُوٕ تۅہہِ

آ أسۍ دِمو تۄہہِ بہتریٖن یہِ ڈِزایِن تۄہہِ کوتاہ زمیٖن چھُو اچھا ترےٚ کَنالہٕ حظ تَتھ بَنہِ واریاہ اصٕل مَکانہٕ تُہۍ مکان کَمہِ یہِ یہِ چھُو تۄہہِ ضروٗرت ٹایپہٕ چھُ ضروٗرت اَز چھِ یِوان اَز چھِ بناوان نَیہِ ٹایپٕکۍ یِتھٕ پٲٹھۍ اِنگلیٚنٛڈس مَنٛز یِتھٕ پٲٹھۍ اِنگلیٚنٛڈس مَنٛز مکان چھِنا آسان اَز چھِ تِتھی مَکان بَناوان تۄہہِ چھُو سُے ضروٗرَت بیٚیہِ آسوٕ تۄہہِ برٛونٛہہ کَنہِ تَتھ پارک وارَک تھاوٕنۍ وُچھِو تۄہہِ چھُنا ترٛےٚ کَنال زمیٖن تۄہہِ بَنیٚو تَتھ پیٚٹھ واریاہ اصٕل مکانہٕ تَتھ بَنَن کَمرٕ کٔژ چھُو تۄہہِ ضروٗرَت اچھا کٔژ پور چھُ سُہ بَناوُن ترٚےٚ پور اچھا ترٛیٚمِس پیٚٹھ گَژھِ ہال آسُن ٹھیٖک بیٚیہِ باتھ روٗم چھا ہَر کُنہِ اَٹیٚچ تھاوُن یا کُنہِ کُنہِ اچھا یِم یِم آسان تِم پَژھیٚن خٲطرٕ ہال وال تَتھ خٲطرٕ چھا تَتھ چھا باتھ روٗم تھاوُن بیٚیہِ چھِ یِوان یِم چھِنا آسان مَکانہٕ تَتھ مَنٛز چھُ یِوان ماسٹَر بیٚڈ روٗم تھاونہٕ تَمِیُک مطلب گوٚو یِم تَتھ کَمرٕ آسَن نا اَکھ بنہِ تَتھ مَنٛز بیٚڈ آ بیٚیہِ روزِوٕ تۄہہِ تتھ سایڈس اَلگ چھُنا سُہ بَنان سُہ الگ سُہ ڈریٚسِنٛگ ٹیٚبٕل ٹیٚبٕل خٲطرٕ آ تَتھ بَنہِ سُہ تہِ بیٚیہِ چھُ پَتہٕ تٔتھۍ سۭتۍ آسان پَتہٕ باتھ روٗم تہِ آ تَتھ آ تیٚلہِ تِم کٔژ چھُو بناوٕنۍ تۄہہِ آ ٹھیٖک چھُ آ ٹھیٖک چھِ بیٚیہِ باتھ روٗمَس کیٚمہِ کَلرٕچ ٹایلہٕ چھِ لگاونہِ تۄہہِ ٹھیٖک پیٚنلِنٛگ چھَوٕ ٹھیٖک پیٚنلِنٛگ چھَوٕ سٲرسٕے کَرٕنۍ کِنہٕ پینلِنٛگ چھَوٕ تۄہہِ أڈۍسٕے کَرٕنۍ کِنہٕ کُنہِ کُنہِ کَمرَس کَرٕنۍ تہٕ اچھا ہیٚرَن چھِ کَرٕنۍ وُڑ فُلورِنٛگ تہِ ٹھیٖک وال پیٚپَر چھا لَگاوُن بیٚیہِ تھاوَو فالٕز سیٖلِنٛگ تہِ چھُنا ٹھیٖک سُہ تہِ روزِ اصٕل تھاوَو اَکھ تھاوَو فالٕز سیٖلِِنٛگ تھاوَو ہالَس بیٚیہِ تھاوَو یَتھ آ یَتھ کیٛاہ وَنان یِمَن کَمرَن یِمن بیٚڈ روٗم چھِنا تِمَن تھاوَو بیٚیہِ تِمنٕے تھاوَو بیٚیہِ بیٚیہِ یَتھ کِچنَس چھُ حمام تھاوُن اَٹیٚچ کِنہٕ اَلگ کَمرٕ چھُ بناوُن حمام خٲطرٕ ٹھیٖک آ نہ نہ نہ الگٕے گَژھِ ٹھیٖک آ بیٚیہِ چھَو تھاوٕنۍ تۄہہِ بُخٲرۍ وُخٲرۍ بیٚیہِ چھُو تۄہہِ کِچنَس تِم یِم تہٕ کِچنَس لٲگِو تُہۍ ریڈی میٚڈ المارِ تۄہہِ کہِ کِچنَس لاگو تۄہہِ یِم المارِ پانہٕ اَنو تِم چھان وان تہٕ پَتہٕ بَناوَو ٹھیٖک چھُ آ ٹھیٖک چھُ تیٚلہِ چلو بِہِو خۄدایَس حوالہٕ